وعلیکُم سَلام آ شُکُر حظ تُہۍ چھو ٹھیٖک پٲٹھۍ آ ٹھیٖک پٲٹھۍ شُکُر شُکُر خۄدایَس کُن ہے جِناب ہے اَسہِ حظ کوٛر اَسہِ چھُ عرضہٕ رَژھِ ہَنا اَکھ اَسہِ چھُ عرض یِتھ کٔنۍ حظ جناب اَسہِ چھُ بہٕ چھُس مطلب بہٕ چھُس وٕچھان آز یَتھ وَقتَس مَنٛز حالات چھِنہٕ سیٚود روزان کِہیٖنۍ تہِ حالات چھِ صحیح بَد سے بَدتر حظ گَژھان أکیا اوتانی اوترٕ پٮ۪ٹھ گٔے سٲنِس گامَس مَنٛز کَم سے کَم ژورِ لَٹہِ حظ ژور ژۄرِ لَٹہِ گٔے ژوٗر تہٕ اَکِس حظ نِوُکھ گَرِ بِچٲرِس تٔمِس اوس یہِ جاداد واداد کورِ اوسُس کھانَدر کیاتھانۍ ٲسِہَس سۄنوَس کیٚنٛہہ تھٲیمٕتۍ أنِتھ بیٚیہِ ٲسِس ترام سٮ۪ٹ کیٚنٛہہ أنِتھ صاف حظ کورُکھ صاف وۄنۍ نہٕ تِتُی کِہیٖنۍ تہِ بیکِس جایہِ ییکیاہ دُکانَس پٮ۪ٹھ سی سی ٹی وی یَتھ حظ لٲگِتھ سی سی ٹی وی یَس چھُکھ دَب ژٕھنمُت أتی چھُکھ سورُے گَلتانٕے نِمُت وٕڑٲیِتھ بیٚیہِ تہِ بیٚیہِ تہِ اِتھاے کَنۍ اِتھی اِتھی واقعہ گٔے اَسہِ بہٕ چھُس بَحَسَتہِ حظ تۄہہِ کَران یہِ أپیٖل تُہۍ چھُو قومٕکۍ خٲدِم تُہۍ چھُو قومَس کَران ختاب آسان پرٛٮ۪تھ جُمعہ کَران اَتھ کیاہ اَتھ اَتھ کیاہ اَتھ کیاہ اعلاجا گَژھہِ تُہٕندِ حِسابہٕ کیاہ چھُ اَتھ شیٚرِیَت کیاہ چھُ وَنان اَسہِ اَتھ کیاہ چھُ کَرُن اچھا اہن حظ وۄنۍ اہن حظ کِہیٖنۍ ٹھیٖک

وٕچھ حظ آز بہٕ حظ وَنو تۄہہِ مولوی صٲب بے ادبی معاف مولوی صٲب بے ادبی معاف بہٕ وَنو تۄہہِ اَکھ کَتھ مالوی چھِ بہٕ کَرنہٕ کٲنسی بہٕ چُھس نہٕ کٲنسی تَنقیٖد حظ کَران مگر آز چھِ مولوی صٲب کھسان یِم چھِ کھسان مٮ۪مبَر شریٖفَس پٮ۪ٹھ یہِ مٮ۪مبَر اوس ہے اَتھ پٮ۪ٹھ اوس سون ٹوٹھ نبی صٲب صلّی اللہ علیہ وسلم بیوٹھمُت حظ ہاں مگر اَتھ پٮ۪ٹھ چھُنہٕ اَتھ پٮ۪ٹھ چھُنہٕ آز تِم تقریٖب یِوان کَرنہٕ یِم یِم آز سَماجَس مَنٛز لَگہَن یَتھ دۄ یَتھ وَقتَس مَنٛز لَگَن اَتھ مَنٛز چھِ خٲلی حظ یِم پَنٕنۍ کُرسی حظ بچاوان مےٚ تھٲے زیو معافی بے ادبی معاف آ اَتھ پٮ۪ٹھ چھِ صرف یِمٕے یِمٕے یِماے بہٕ تہِ چھُس وٕچھان بیٚیہِ آز چھُ ییٚکیاہ فیس بُکَن آسان یا کُنہِ جایہِ جُمعہ چھِ پَران صرف چھِ اَکھ جماعت چھِ کَران بیکِس جماعتَس ٹارگیٚٹ بِییَکھ چھِ اصلی یُس مین مُدا تہٕ مقصد اوس تَمہِ نِشَن تھٲیِکھ لُکھ تہِ بے خَبر تہٕ تَوے چھِ یِم حٲدسات یِوان حظ پیٖش اگر تۄہہِ میون تُہۍ وٕچھو پرٛٮ۪تھ کُنہِ جایہِ مےٚ چھُنہٕ کُنہِ تہِ جایہِ حظ مطلب وٕچھمُت اِتھ کٔنٮ۪تھ کٲنسہِ یا اگر نَوجوانَن یِہے کُنہِ جایہِ خَطاب کَرنہٕ أتی نَوجوانَن کٲطرٕ یی ہا کانہہ وازا پَرنہٕ أتی دَپہَن یِمَن کیاہ چھُکھ جان کیاہ نہٕ چھُنہٕ جان کَمہِ سۭتۍ روزر ٹھیٖک کَمہِ سۭتۍ روزو نہٕ ٹھیٖک سون یُس یہِ سماج چھُ یہِ کَتھ کُن لَمہِ بہتری کُن کَپٲرۍ لَمہِ یہِ اے ایم اَتھ مَنزَن کُم چھِ مُضر چیٖز یِم چیٖز چھُنہٕ آز دِوان آز اَتھ مٮ۪مبَرَس پٮ۪ٹھ کانہہ اہن حظ ٲں آ پانَس سۭتۍ یِمَن تہِ مولوی صٲبَن تھٲے زیو ؤنِتھ تِمَن تہِ ؤنۍ زیو دٔپۍ زِیوکھ یِتھ کٔنٮ۪تھ اَتھ پٮ۪ٹھَن ترٲے زیو روشنی اَتھ ٹاپِکَس پٮ۪ٹھَن کیازِ کہِ یہِ چھُ آز یہِ چھُ عام آز گومُت یہِ چھُنہٕ آز چھُنہٕ اَتھ ایم آز چھِ دۄہَس یِتھی یِتھی ژور کیس پانژھ کیس حظ گَژھان اچھا ٹھیٖک ٹھیٖک حظ یِمَن اہن حظ ٲں اہن حظ پَتہٕ نہ چھُ سُہ ہور گَژھان بِچور نا یور سُہ چھُ لاران زٕمیٖنَس باقٕے چھُو حظ سٲری ٹھیٖک عزت دیٖنو خۄدا عزت دیٖنو خۄدا اَدٕ حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ حظ بہے حظ